ہیٚلو

اَچھا مےٚ حظ گوٚژھ تیٖلہٕ ٹیٖن اَچھا کٔہۍ گَژھٮ۪م پٕنٛژٕ شَتھ راتھٕے حظ دِیُتوٕ تۅہہِ وُنہِ حظ آیہِ مےٚ ٲٹھے دۄہ نِمتِس یہِ سَتووُہ شَتھ نہَ حظ سُہ حظ گوٚو زیادٕ اَہَن حظ مےٚ ما پَے ییٚتہِ وَنان مےٚ سٲری دَپان یہِ کۭتِس کیٛاہ یہِ مےٚ اَسے اوٚن یہِ یِتھٕ پٲٹھۍ ژٕے چھکھ کٕنان درٛۅگ تِم نےَ مےٚ نےَ تُلی نہٕ کانٛہہ ہتہٕ حظ نہَ حظ زیادٕ سُہ حظ گوٚو زیادٕ ظُلُم اَچھا توٚمُل توٚمُل توٚمُل حظ چھِ ضروٗرت

مےٚ حظ مےٚ چھِ بہٕ حظ مےٚ چھِ ترٛےٚ کۅینٛٹَل ضروٗرت آ اَچھا سُہ کٔہۍ پیٚیَم توٚمُل کٔہۍ پیٚیم ترٛےٚ ساس رۄپیہِ تےَ سُے ہَے گوٚو سُہ وارِیاہ پٕنٛژٕ شَتھ نِیٛوٗ پٕنٛژٕ شَتھ نِیٛوٗ مےٚ اوترٕ ہوٚمہِ رٮ۪تہٕ ہوٚمہِ رٮ۪تہٕ نِیٛوٗ نا پٕنٛژٕ شتھٕ ہے نہَ حظ سُہ حظ گوٚو زیادٕ تی چھَس نا وَنان ترٛےٚ ساس ہَے گوٚو وارِیاہ زیادٕ بہٕ کیٛاہ کٕنہٕ پَتہٕ بہٕ کیٛاہ رَٹہٕ پانَس بہٕ کیٛاہ دِمہٕ خٔریٖدارَن سُے سُے گوٚو واریاہ واریاہ ٹھیٖک ٹھیٖک گوٚو وا واریاہ یے گوٚو واریاہ ظُلُم کوٗتاہ فرَکھ کٍژاہ فرَکھ وۅنۍ تُہۍ چھِو نا ہول سٮ۪ل کٕنان

کیٛاہ چھُس نا وَنان بہٕ اَتہِ گژھ گَژھُن واریاہ فرَکھ اَتہِ ما گوٚژھو آسُن یوٗتاہ ترٛےٚ ترٛےٚ ساس رۄپیہِ ما چھِ موموٗلی کَتھ توٚملہٕ کۅینٛٹل ہتے آ پرٛارُن مگر یِما فٲیدٕ تُہۍ چھِو فٲے پھیرے تُہۍ چھُو نٮ۪صفا نٮ۪صف مےٚ باسان کَران ٹھیٖک اَہَن حظ ہا تیٚلہِ کیٛاہ فٲیِدٕ فرق پیٚیہِ اَسہِ ہول سٮ۪ل ہیوٚن دُکان یہِ چھُ دُکا دُکان